پرٛایویٹ بینٛک تہٕ گورمِنٛٹ بینٛکن درمِیان چوایِس کَرٕنۍ چھِ اَکھ اہم ٹاپِک یَتھ پٮ۪ٹھ أسۍ ڈِسکَس ہٮ۪کو کٔرِتھ ییٚلہِ یہِ أسۍ یہِ پنٕنٮ۪ن پۅنٛسن پٮ۪ٹھ چھِ یِوان یَتھ منٛز لون یا اِنشورنس چھُ یِوان تہٕ اَمہِ کوسچٮ۪نُک آنٛسر دِمہٕ بہٕ یِتھٕ پٲٹھۍ زِ یُس یہِ پرٛایویٹ بینٛک چھُ سٲنِس ایٚرِیاہس منٛز تتھ کیٛاہ نۄقصانات تہٕ تتھ کیٛاہ فٲیدٕ چھِ تہٕ یِم کِتھٕ پٲٹھۍ ہٮ۪کو کمپیر پنٕنِس گورمِنٛٹ بینٛکس سۭتۍ کٔرِتھ اگر أسۍ وُچھو پرٛایویٹ بینٛک گٔے تِمہٕ بینٛک یِمہٕ پۅنٛسو تہٕ یہِ آسان یِمن پکناوان تہٕ بیٚیہِ یُس یِمن ہُنٛد مٲلِک آسہِ سُہ آسہِ کانٛہہ پرٛایویٹ نفر نہَ کہِ کانٛہہ گورمِنٛٹُک یَتھ منٛز کیٚنٛہہ پرٛایویٹ بینٛک چھِ یِوان یِم میٛٲنِس ویٖنس منٛز چھِ اَتھ منٛز چھِ جے کے بینٛک یِوان ایچ ڈی ایف سی بینٛک یِوان تہٕ بیٚیہِ یِوان کوٹٮ۪ک مہنٛدرا بینٛک تہٕ بیٚیہِ چھِ یِوان ایس بی آئی بینٛک تہٕ یُس یِم بینٛک چھِ یِم چھِ یِوان پرٛزٕناونہٕ پنٕنٮ۪ن نایَن نایَن سٔروِسن خٲطرٕ جلدی جلدی کٲم کَرنہٕ خٲطرٕ بیٚیہِ تِمہٕ پالیسی اننہٕ خٲطرٕ یِمہٕ یِہٕنٛدٮ۪ن کسٹٕمرن خۄش گژھن تہٕ یُس یِم پرٛایویٹ بینٛکن ہٕنٛز پرٛیزنٕس چھِ آسان یہِ چھِ ڈِپینٛڈ کَران کُنہِ لوکیٚشنہِ خٲ پٮ۪ٹھ یَتھ منٛز شہرن منٛز چھِ وارِیاہ پرٛایویٹ بینٛک پھٔہلِتھ یِمن منٛز وارِیاہ برانٛچٕز چھِ تہٕ بیٚیہِ اےٚ ٹی ایمٕز چھِ اگر أسۍ وُچھو یِمہٕ شہرن بۅن علاقہٕ چھِ تِمن منٛز چھِ وارِیاہ بینٛک تہٕ یم چھِ لُکن ہٕنٛز ڈیمانٛڈ کَران تہٕ بیٚیہِ پۅنٛسن ہٕنٛز کٲم مۅکلاوان اگر أسۍ وُچھو کُس بینٛک چھُ اَصٕل تہٕ بیٚیہِ ٹھیٖک ییٚمہِ سۭتۍ نہٕ اَسہِ نۄقصان گَژھِ کیٚنٛہہ لونس تہٕ اِنشورنس خٲطرٕ ییٚلہِ یہِ یِوان چھِ زٕ اَسہِ کَتہِ پِزِ لون تہٕ اِنشورنس کَرُن تہٕ یہِ ڈیٚسِجن چھِ یِوان گورمِنٛٹ تہٕ پرٛایویٹ بینٛکن درمِیان کَرنہٕ اگر أسۍ وُچھو اَتھ منٛز چھِ کیٚنٛہہ مُخات یِم اَسہِ ضروٗری چھِ وُچھِنۍ گۄڈنیُک وُچھو أسۍ پرٛوسَسِنٛگ ٹایِم تہٕ بیٚیہِ جلدی کَتہِ گَژھِ یعنی کہِ کمٕے ٹایِم کَتہِ لَگہِ تہٕ بیٚیہِ جلدی جلدی کَتہِ گَژھِ اگر أسۍ وُچھو پرٛایویٹ بینٛک چھُ یِوان ماننہٕ جلدی جلدی لون تہٕ اِنشورنس دِنہٕ خٲطرٕ اَتہِ چھُنہٕ تیٛوٗتاہ ٹایِم لگان کِہیٖنٛۍ یہِ ہٮ۪کو أسۍ گَرِ بِہتھ آن لایَن کٔرِتھ کیٚنٛژن گنٛٹن منٛز اَتہِ چھِ یِوان کسٹٕمایِز پرٛوڈکٹہٕ بنٲوِتھ یَتھ منٛز وارِیاہ لون تہٕ وارِیاہ اِنشورنس پرٛوڈکٹہٕ چھِ آسان تِم چھِ یَتھ منٛز مکان لون چھُ اِنسانس پانس لون آسہِ ضروٗرت یا آٹوٗ آسہِ کڈُن وارِیاہ اِنٹرسٹہٕ ریٹن پٮ۪ٹھ یِوان وۅنۍ وُچھو أسۍ پرٛیفرٮ۪نٕس کیٛاہ دِمو أسۍ اگر أسۍ وُچھو گورمِنٛٹ بینٛک چھِ یَتھ منٛز سِٹیٹ بینٛک آف اِنٛڈِیا چھُ پنجاب نیشنل بینٛک چھُ تہٕ یِم چھِ یِوان پنٕنہِ ایٚفٲرڈ مشہوٗر یِم تہِ چھِ اِنشورنس تہٕ لون دِوان کَمس ریٚٹس پٮ۪ٹھ تہٕ یِم چھِ وارِیاہ اصٕل گَژھان تہٕ بیٚیہِ چھِ یِم بینٛک اَکھ سِکیٛورٹی دِوان تِکیٛازِ یِم چھِ گورمِنٛٹ بینٛک آسان پرٛایویٹ بینٛک چھِ تِمہٕ یِہُنٛد ویلو سُپیٖڈ اِنوویٚشن چھِ گَژھان اگر أسۍ وُچھو دۅنوٲے پرٛایویٹ تہٕ گوٚرمِنٛٹ بینٛک چھُ یِمن چھِ اکھ پنٕنۍ اَکھ الگ الگ فٲیدٕ تہٕ اگر أسۍ وُچھو بچتھ اَصٕل پٲٹھۍ زیادٕ کالس سِٹیٚبُلٹی چھِ پرٛیارٹی کٔمِچ گورمِنٛٹ بینٛکن منٛز زیادٕ وارِیاہ چیٖز چھِ تِمہٕ یَتھ منٛز کسٹٕمر چھُ کَران پنٕنۍ فُلیکٮ۪سبُلٹی تہٕ ایڈوانٕس سٔروِس اِستعمال اَسہِ پَزن گورمَنٛٹ بینٛک یوٗز کَرٕنۍ نہَ کہِ پرٛایویٹ بینٛک